ہیٚلو اَلسلام علیکم تُہۍ چھُوا ٹھیٖک تُہۍ چھُو حظ بیٚنٛک آفِسَر مےٚ اوس ایٚکاوُنٛٹ کَرناوُن بنٛد تَتھ چھُ یاسِر علی ناو اَدٕ کہِ ٹھیٖک چھُ ٹھیٖک چھُ